اگر أسۍ وٕچھو کٔشیٖرِ ہُنٛد اَکھ ٹریڈِشَن چھِ یَتھ أسۍ وَنان چھِ پَتہٕ وَتہٕ پٮ۪ٹھ چھِ ییٚتہِ آمٕتۍ لُکھ وازوان رَنان أمۍ دۄہ چھِ أسۍ وازوانَس منٛز چھِ أسۍ واریاہَن مُختلِف قٕسمَن ہٕنٛدۍ سِنۍ تَرکارِ باقٕے چیٖز رَنان اگر أسۍ وٕچھو أمۍ سۭتۍ کیٛاہ چھُ گَژھان سانہِ سوسایٹی منٛز چھِ أمۍ سۭتۍ واریاہ پرٛابلِم لَبنہٕ یِوان یِم امیٖر گَرٕ چھِ تِم چھِ واریاہَن قٕسمَن ہٕنٛدۍ وازوان رَنان یَتھ منٛز رِستہٕ گۄشتاب کَباب تَبَکھ ماز دَنہِ کۄکَر تہٕ باقٕے باقٕے چیٖز رَننہٕ چھُ یِوان وازوان چھُ اَکھ پَتہٕ وَتہٕ پٮ۪ٹھ آمُت ییٚتہِ ٹرٛیڈِشَن پَکان یِمہٕ غریٖب گَرٕ چھِ تِمَن منٛز یِمہٕ کورِ وُرۍ چھِ آسان تِم چھِنہٕ ہیٚکان یہِ وازوان ایٚفٲڑ کٔرِتھ کِہیٖنۍ تِم چھِنہٕ یہِ وازوان ہیٚکان رٔنِتھ خانٛدرَن منٛز کِہیٖنۍ تہٕ ییٚمہِ وَجہ سۭتۍ گَژھان کیٛاہ چھُ گَژھان زِ یِمَن غریٖب کورِ چھِنہٕ خانٛدرٕ تہِ سَپدان یِمَن غریٖب لٔڑکَن چھِنہٕ خانٛدَر تہِ سَپدان کِہیٖنۍ تہٕ یِم چھِ اوٚوَر ایج گٔژھِتھ گَر گَرنی منٛز روزان ییٚمہِ سۭتۍ واریاہ زیادٕ پرٛابلِم چھِ سانہِ سوسایٹی منٛز لَبنہٕ یِوان واریاہ زیادٕ پرابلم چھِ گَژھان یہِ وازوان ٹریڈِشَن سۭتۍ یہِ چھِ اَکھ سوٗپَر سِٹِشَس کَنسیٚپٹ سٲنۍ سوسایٹی منٛز زِ وازوان گَژھِ آسُن وٮ۪ل ٹُو ڈوٗ نَمبَر وَن سٲنِس خانٛدرَس یا باقِین فَنگشنَن منٛز أسۍ چھِ وُچھان وازوان چھِ أسۍ واریاہَن مُختلِف یِمَن تٲریٖقَن پٮ۪ٹھ رَنان خانٛدَر آسہِ تٔمۍ وِزِ نِشیٖن آسہِ تٔمۍ وِز تہٕ باقٕے یِمہٕ پیٖرَس آسہِ بَتہٕ دیُن تہٕ تٔمۍ وِزِ کٲنٛسہِ آسہِ یُن تہٕ تٔمۍ وِز نیرُن آسہِ تہٕ تٔمۍ وِزِ اَژُن آسہِ تہٕ تٔمۍ وِزِ وازوان چھُ وٕنکیٚنَس جایہِ جایہِ کٔشیٖر مَنٛز مشہوٗر دُکان چھِ گٔمٕتۍ وازوانٕکۍ تہٕ وازٕ چھِ اَکھ کُک آسان یُس یہِ وازوان تیار چھُ کَران وازٕ سُنٛد یُس ٹرٛیڈِشَن چھُ یہِ پرٛوفیشَن یُس چھِ تٔمۍ سُنٛد چھُ یہِ چھُ واریاہ اَکھ مُضِر تٔمۍ سٕنٛدِ صحتہٕ خٲطرٕ تِکیٛازِ تٔمِس چھُ نارس برونٛہہ کَنہِ پیٚوان باہ ٹُو تُرٛواہ گنٹہٕ کَنٹِنیوٗ بِہُن یہِ وازوان تیار کَرنہٕ خٲطرٕ ییٚمہِ سۭتۍ تٔمِس منٛزٕ دَزنُک چانٕس تہِ چھِ آسان دَزنٕچ پرابلم تہِ چھِ ہٮ۪کان گٔژھِتھ اگر أسۍ وٕچھو یہِ وازوان یہِ وازوان چھُ وٕنکٮ۪نَس یِوان غلط طٔریٖقَن منٛز تہِ تیار کَرنہٕ یَتھ منٛز أسۍ وٕچھان چھِ اَتھ وازوانَس منٛز چھِ لُکھ کَران استعمال کیٛاہ تِم چھِ اَتھ وازوانَس منٛز کیٛاہ کَران یوٗز تِم چھِ اَتھ وازوانَس منٛز فُڈ پاوڈَر تہِ یوٗز کَران ییٚمہِ سۭتۍ صحتَس پٮ۪ٹھ واریاہ پرابلم چھِ پیٚوان ییٚمہِ سۭتۍ صحت یِمَن لوٗکَن ہُنٛد خراب چھُ ہٮ۪کان گٔژھِتھ یہِ وازوان تیار کرنہٕ خٲطرٕ چھِ پیٚوان وازٕ کٔٹِس بِچٲرِس دَہن پنٛدہن گنٛٹن أکسٕے جایہِ کھڑا بِہُن تمہِ پتہٕ یہِ تیار گٔژھِتھ چھِ سب یِوان لوٗکھ یِوان تہٕ کھٮ۪وان تمہِ پتہٕ تہِ چھِنہٕ تِم رٲزۍ آسان أمِس مٲلکس کہیٖنۍ یِتھ کٔنۍ مےٚ گۄڈے ووٚن زِ کورِ چھِ روزان خاندرٕ رُستٕے تِکیٛازِ وازوانَس چھِ واریاہ رۄپیہِ لَگان یہِ وازوان تیار کَرنہٕ خٲطرٕ چھِ اَکثَر بیشتَر اکھ وازٕ ہَتھ ترٛاونہِ تیار کرنہٕ خٲطرٕ رۄپیہِ لَچھ ہیٚوان یا اکھ کویِنٹَل ماز رَننہٕ خٲطرٕ رۄپیہِ لَچھ ہیٚوان یہِ اکھ کویِنٹَل ماز چھُ رۄپیَس دۄن ڈایَن لَچھَن یِوان پٮ۪ٹھ چھُ اَتھ مَسالہٕ تہِ رۄپیَس پنٛژٕہَن شیٹھَن ساسَن لَگان تہٕ وازکوٚٹ تہِ چھُس رۄپیہِ لَچھ ہیٚوان یہِ چھُ اوٚوَرآل اگر یہِ اَکھ کویِنٹَل ماز اَسہِ رَنُن آسہِ أسۍ چھِ وٕچھان یہِ رَننہٕ خٲطرٕ چھِ اَسہِ ایٹ لیٖسٹ پانٛژَن لَچھَن ہُنٛد خرچہِ یِوان رۄپیَس پانٛژھ لَچھ چھِنہٕ أکِس أمیٖر گَرَس خٲطرٕ کِہیٖنۍ مگر أکِس غریٖب گَرَس خٲطرٕ چھِ یہِ واریاہ پرٛابلِم سَپدان اَمہِ سۭتۍ أمۍ سُنٛد یہِ کوٗر یا نیٚچوٗ چھِ گَرسٕے منٛز روزان زِ یہِ چھُنہٕ ہیٚکان أمِس خانٛدَر تہِ کٔرِتھ کِہیٖنۍ اگر یہِ وازوانُک ٹرٛیڈِشَن ماڈریٹ وی یَس منٛز ییٖہا کَرنہٕ کَم کَم ہیٚمٕہو أسۍ اَتھ منٛز زیادٕ اِستعمال کَرہو نہٕ یِم مَسالہٕ وَسالہٕ کینٛہہ کَم کَم کَرٕہو اِستعمال رۄپیہِ لَچھ پانٛژھ لاگہوس نہٕ کینٛہہ رۄپیَس پنٛژاہ شیٹھ ساس لاگہو پَننی ہمساے گَرٕ ژور پانٛژھ کھیاو ناوہوکھ یا رِشتہٕ دارٕے کھیاوناوہوکھ مگر کوٗر یا نیٚچوٗ وَسہِ ہا نَکھ سۄ ٲس بٔڑ اَکھ کَتھ یِم پونٛسہٕ بَچھہَن تِمَن پونٛسَن ہٮ۪کو أسۍ تٔمِس کورِ یا نیٚچوِس خٲطرٕ باقٕے چیٖز تہِ أنِتھ یا تٔمِس ہٮ۪کٕہَو بدل کانٛہہ روزگار دِتھ یہِ وازکٲٹۍ سُنٛد روزگار یُس چھِ اَتھ منٛز چھُ اَکثَر بیشتَر لُکھ کَمٕے گَژھان اَتھ منٛز چھِ أسۍ وٕچھان یہِ چھِ اَکھ حٔکیٖر کٲم یِوان لَبنہٕ سانہِ سوسایٹی منٛز یہِ گَژھِ ہا نہٕ آسُن کیٚنہہ یہِ وازوان گژھِ ہا یُن اَکھ نارمَل سِمپٕل وٮ۪یَس منٛز رَننہٕ اَتھ منٛز گژھِ ہا نہٕ یِم زیادٕ مَسالہٕ تہِ اِستعمال یِنۍ کَرنہٕ کِہیٖنۍ اَگَر أسۍ وٕچھان چھِ وازوانُک رنٛگ برقرار کرنہٕ خٲطرٕ چھِ أسۍ فُڈ کَلَر استعمال کَران یہِ فُڈ کَلَر کیاہ چھُ کَران امہِ سۭتۍ چھُ کٮ۪نسَر تہِ ہٮ۪کان گٔژھِتھ کیٚنسَر چھُ أمۍ سۭتۍ سَپدان یِمَن لوٗکَن منٛز تہِ یُس وازوان کَنٹِنیوٗ آسہِ کھٮ۪وان تٔمِس چھُ اوٚبیسٹی تہِ گَژھان یہِ اوبیسٹی گٔژھِتھ چھُ باقیَن بیمارٮ۪ن پانَے دعوت سَپدان تہٕ باقٕے بٮ۪مارِ تہِ چھِ أمِس اِنسانَس گَژھان یِمو بٮ۪ماریو سۭتۍ سُہ بِستَرَس پٮ۪ٹھ چھُ پَڑا روزان دوٚن ترٛٮ۪ن ؤرۍ یَن تہٕ تیٚمہِ پَتہٕ چھِ سَپدان فوت تہٕ أمِس چھِ یِم گَرِکۍ تہِ دارِ کِنۍ نٮ۪بَر چھَکان گوٚو یہِ وازوان چھُنہٕ اَکھ ٹرٛیڈِشَنٕے کینٛہہ یہِ چھُ بیٚکِس غریٖبَس خٲطرٕ آسان کَلہٕ دود تہِ امہِ سۭتۍ چھِ تٔمِس ہاٹ اَٹیک تہِ ہٮ۪کان یِتھ یُتھُے ہَمسایَن کٔرۍ تٔمۍ سٕنٛدۍ پان ترٛامیٚس پانٛژھ ہتھ رۄپیَس پنٛداہ شُراہ لَچھ گٲلِن وازوانَس پٮ۪ٹھ تٔمِس چھُنہٕ ایٖژاہ سَپدٕے آسان زِ سُہ ہیٚکہِ رۄپیَس پَنٛژاہ ساس اَتھ وازوانَس پٮ۪ٹھ گٲلِتھ تہٕ پنٛنہِ کورِ نَکھٕ وٲلِتھ سُہ چھُ ہاٹ اَٹیک سۭتۍ مَران ہاٹ اَٹیک سۭتۍ مَران تہٕ أمِس کورِ چھِ بِچارِ یِم مٔنٛزۍ مٲنٛز دٲرِتھ اَتھٕ روزان اِتھَے کٔنۍ یِمَن پٮ۪ٹھ چھِنہٕ زانٛہہ مٲنٛزٕے پٮ۪وان تٔمۍ پَتہٕ چھِ أسۍ وٕچھان ایٚمہِ وازوانٕکۍ واریاہ نۄقصانات تہِ چھُ لوٗکَن گَژھان یِم چھِ واریاہ زیادٕ مُضِر صحتہٕ خٲطرٕ یہِ وازوان چھُ لوٗکَن سخ ترٛٹھ ژھٕنان أمۍ سۭتۍ چھِ واریاہَن سوسایٹِیَن منٛز رِشتَس اِنکار تہِ گَژھان یہِ رِشتہٕ اِنکار سَپدِتھ چھُنہٕ پَتہٕ ہیٚکان یِم کورِ مٲلۍ پَننؠن کورٮ۪ن برونٛہہ کُن بازر کٔڑِتھ کِہیٖنۍ یا لٔڑکہٕ مول چھُنہٕ پنٛنِس نیٚچوِس ہیٚکان نَکھٕ وٲلۍ تھٕے تَوَے گَژھِ یہِ وازوان آسُن أکِس ماڈریٹ طریٖقَس منٛز اَتھ پٮ۪ٹھ گَژھِ ہا نہٕ زیادٕ رۄپیہِ گَژھنہٕ اِستعمال کینٛہہ نارمَلٕے سبزی سۭتۍ سۭتۍ اگر ماز سیُن اَکھ یا زو گژھان سُہ گٔیو سانہِ خٲطرٕ جان تہٕ بہتر سانہِ کورِ یِم بیٚنہِ تہِ وَسہَن نَکھٕ یِم روزہَن نہٕ گَرنٕے منٛز کینٛہہ اوٚوَر ایج گَژھِ ہا نہٕ کینٛہہ یہِ جَنڈَر ڈِسکرٛمنیشَن تہِ گژھِ ہا نہٕ تیٚلہِ کینٛہہ سانہِ سوسایٹی منٛز روزِہا نہٕ یِم پرٛابلِم پَتہٕ کیٚنہہ